اٮ۪گرِکَلچرَس منٛز چھُ اَسہِ سَپوٹ مِلان گۄڈٕنیتھ ییٚمہِ ساتہٕ أسۍ بِسم اللہ چھِ کران زٔمیٖن اَسہِ تَیار چھُ آسان کَرُن ییٚمہِ ساتہٕ اَسہِ زٔمیٖن چھُ آسان تَیار کَرُن أسۍ چھِن گۄڈٕنیتھٕے ٹریکٹر وول اَنان یہِ ٹریکٹر وول چھُ آسان اَسہِ پَنٕنہِ اَتہِ لوکَلٹی ہُند نَفر یہِ چھُ یِوان یہِ چھُ اَتھ ٹریکٹر اسہِ لاگان اَتھ زٔمیٖنَس تہٕ اَمہِ پَتہٕ چھِ أسۍ اَمہِ پَنٕنہِ ییٚتہِ نَسَن لیبر ژور نَفر یا پانٛژھ نَفر یا ٲٹھ نَفر چھِ أسۍ سَمان پَنٕنۍ پیتٔر چھِ آسان اَتھ منٛز یا بیٚیہِ ہَمسایہِ چھِ آسان کیٚنہہ یہِ چھُ اکھ گرُپ آسان اَسہِ پَنُن بَنوومُت أسۍ چھِ یِم اَنان تہٕ اَتھ چھِ أسۍ پہہ تراوان اَتھ زٔمیٖنَس یہِ چھُ یِہُند سَپوٹ مےٚ اَمہِ ساتہٕ مِلان کہِ کیازِ کہِ یہِ ہٮ۪کہِ نہٕ اکھ نَفر یا زٕ نَفر ہٮ۪کن نہٕ یہِ کٔرِتھ کٲم کیٚنٛہہ یِم چھِ ژور نَفر پانٛژھ نَفر ٲٹھ نَفر سَمان تہٕ أسۍ چھِ یہِ کٔمونِٹی بیسٕے پٮ۪ٹھ یہِ کران تہٕ تراوان چھُ دۄہَس اسہِ اَتھ زٔمیٖن کھاد یا پَہہ وَنو أسۍ اتھ چھِ أسۍ ساران تہٕ اَمہِ پَتہٕ چھِ أسۍ یہِ زٔمیٖن تَیار کران یہِ ہٮ۪کو أسۍ پانہٕ تہِ تَیار کٔرِتھ یا بیٚیہِ اَنہٕ ہوکھ أسۍ لیبر تہِ اَنہٕ ہوکھ یہِ ہٮ۪کان چھِ أسۍ پانہٕ تہِ تَیار کٔرِتھ ییٚمہِ ساتہٕ یہِ زٔمیٖن اَسہِ تَیار مۄکلو کٔرِتھ ہورٕ چھُ آسان اَسہِ بیول ووٚومُت تٔھجنارین منٛز تہٕ یہِ چھُ آسان اَسہِ ییٚمہِ ساتہٕ اَتھ ژَتجہِ دۄہ یا پانٛژھ تٔرہ دۄہ یا شییہِ تٔرہ دۄہ گٔژھِتھ چھِ أسۍ یہِ تھل کَڈان اَمہِ سا اَمہِ پَتہٕ چھِ أسۍ ہَمساین ہُند بیٚیہِ بایکھ اکھ گرُپ یِوان یہِ گرُپ چھُ آسان أکِس کٲنسہِ اَنڈر کٲم کران اَتھ چھُ آسان پانٕے یِمو ٹھیکدر صٲب اکھ بَنوومُت تٔمِس سۭتۍ چھِ أسۍ کَتھ کران اَسہِ ہا چھُ فَلٲنۍ دۄہ یہِ تھل لگاونۍ یہِ چھُ پَنٕنین پانٛژن نَفرن ٲٹھن نَفرن أکِس گرُپ فارمیشنہِ منٛز اَنان تہٕ تَمہِ پَتہٕ چھُ اَسہِ یہِ تھل دِوان لٲگِتھ یِہوے سَپوٹ چھُ اَسہِ مِلان اَسہِ چھُ ییٚتہِ نسَن کٔمنِٹی ہُند چھُ سَپوٹ آسان اَسہِ یِہوے کہِ یِم چھِ گرُپَن منٛز یِوان اَگرٕے سِنگٔل بیسہِ پٮ۪ٹھ آسہِ کٲم کَرٕنۍ یہِ ہٮ۪کو نہٕ أسۍ کٔرِتھ سِنگٔل بیس پٮ۪ٹھ کیٚنٛہہ اَلبتہٕ اَتھ چھُ گرُپ کرِتھ یِوان اَتھ ٲسۍ وَنان بروٚنٛہہ کالہِ تہِ تھٔجۍ کاد یا کاد ٲسۍ وَنان ٲسۍ أسۍ یَتھ کادُک مطلبٕے اوس یہِ ہسا چھُ اکھ گرُپ آسان یہِ گرُپ چھُ یِوان یہِ چھُ اَسہِ اَتھ منٛز کٲم کران تَمہِ پَتہٕ چھِ أسی یہِ بیول لگاوان یہِ تھل چھِ لگاوان پَتہٕ چھِ أسۍ پانے پَنٕنہِ لیولہِ پٮ۪ٹھ أسۍ اَتھ کھاد لاگان یا نیندٕ چھِ کران ییٚمہِ ساتہٕ اَسہِ دانہِ لونُن چھُ آسان دانہِ لوننہٕ وِزِ تہِ چھِ أسۍ یِہوے کران یِتھٕے کَنۍ چھُ یہِ گرُپ یِوان یہِ ہَمسایہِ گٔری منٛز آسہِ یا یہِ بیٚیہِ لوکَلٹی منٛز آسہِ کُنہِ جایہِ یہِ چھُ گرُپ یِوان یِم چھِ بیٚیہِ یِتھٕے کَنۍ بیٚیہِ یِوان یِتھٕے کَنۍ تہٕ چھِ لونان أسۍ یہِ دانہِ تہٕ اَمہِ پَتہٕ چھِ أسۍ یہِ دانہِ لونان دَانہِ گنڈان اَمہِ پَتہٕ چھِ یہِ چھوٚمبان أسۍ بیٚیہِ چھِ کران کٲم یہِ گاسہٕ چھِ تُلان یہِ گاسہٕ چھُ اَسہِ لگان گُپنن ہٕندۍ خٲطرٕ ضوٚرتھ یہِ چھِ نہٕ اَسہِ تہٕ بَنہٕ تھاوان کٔرِتھ بَنہٕ جمع کَرُن بَنہٕ جمع تھاوُن گوٚو مطلب جمع کٔرِتھ تھاوان أکسی جایہِ چاہے وۄنۍ ترپال تھاوہوس پٮ۪ٹھ یا شیڈَن منحز تھاوہون یہِ چھِن أسۍ تَتھ منٛز گاسہٕ تھاوان موجوٗد تاکہِ ییٚمہِ ساتہٕ یِم وَندٕکۍ سَردی ہِندۍ یِم ڈیز چھِ یِوان یہِ چھُ لگان اَسہِ تَمہِ ساتہٕ یہِ ضورتھ کیازِ کہِ تَمہِ ساتہٕ چھُ نہٕ نیبِر کِن آسان کُنی جایہِ سَبٔز گاسہٕ تَمہِ ساتہٕ چھُ آسان یِہوے اَسہِ یہِ خۄشٔک گاسہٕ یہِ ہوٚکھمُت گاسہٕ چھُ آسان یِہوے چھُ أسۍ تَمہِ ساتہٕ یِمن گُپنن أسۍ تراوان